اگر أسۍ وٕچھو سِکِلٕز یِم اَکھ اِنڈِجول ڈیولَپ چھ کَرن گیمہٕ گِنٛدِتھ گۄڈنیتھٕے اگر أسۍ وٕچھو فِضکل ہیلٕتھ یۄس چھِ فِضکل ہیلتھ چھِ اَمہِ سۭتۍ مینٹیٚن روزان فِضِکل ہیلتھ چھِ روزن اَصٕل کِرکَٹ گِنٛدنہٕ سۭتۍ کِرکَٹ تہِ چھُ یہِ چھُ اَکھ ٹایپٕچ ایکزرسایِز تِکیازِ اَتھ منٛز چھِ رَنِنٛگ وَنِنٛگ تہِ اِنوالٕو گَژھان امہِ علاو اگر أسۍ وٕچھو ڈِسپٕلٕن چھِ أسۍ ہیچھان سپورٹٕس مین سِپرِٹ چھِ أسۍ وٕچھان سورُے کینٛہہ مینٛٹَل ہیلٕتھ اگر آسہِ کٲنٛسہِ خَراب سُہ تہِ چھِ ٹُو سَم ایکٕسٹیٚنٛڈ گَژھان ٹھیٖک یِمو گیمٕو سۭتۍ